ییٚلہِ کٲنسہِ ژۄپ دِیی سۄرپ تٔمِس چھُ پیٚون تتَھ دٔجۍ گنڈٕنۍ پتہٕ پیٚون ییٚلہٕ تراوُن تتھ چھُ پیٚون یڑِ پٔن ژاپُن پتہٕ تٔتھ پٮ۪ٛٹھ تراوُن سُہ زہَر چھُ نیبَر نیَران